کاڈِنیٹر پرٛژھِ سوال زِ اَگرے ژےٚ پَنُن فیس چھُے کورمُت کورمُت چھی جمع تہٕ ژےٚ کیازِ چھُتھ نہٕ وُنہِ رٔسیٖد روٚٹمُت پارٹِسِپینٹ وَنیس مےٚ حظ کوٚر فیس جمع مَگر یِمو حظ دوٚپُکھ یَتھ چھُ کیاہ تام مَسلہٕ گوٚومُت تہٕ یوتام سُہ آن لاین کھسہِ توتام پرٚیار ژٕ رٔسیٖدس